سِکیورِٹی کَوٚنٛسَل تِہٕنٛز پرٛایِمری رَیسپَانٛسِبِلٹی چھِ آسان ٹُو مَینٛٹَین پیٖس اِن دَ سوسَایٚٹِی یہِ ہیٚکہِ کَنوَیٚڈ گٔژھِتھ کَنوَیٚڈ گٔژھِتھ کُنہِ تہِ ٹایمہٕ ییٚمہِ ساتہٕ أسۍ پیٖس اَسہِ تھرٛٹنٕڈ یا اَمنَس آسہِ خطرٕ تَمہِ ساتہٕ چھِ یِمَن رَیسپَانٛسِبِلٹی آسَن کہِ یِم ہیٚکن مِینٹَین کٔرِتھ پیٖس اَیٚنڈ اَمُن ہیٚکن یِم مِینٹَین کٔرِتھ اَمُن ہیٚکن یِم بَہال کٔرِتھ سوسایٹی منٛز اَسہِ پَزن یِم چیٖز اِمپروٗ کَرٕنۍ کہِ سِکیورِٹی سِکیورِٹی پَزِ اَسہِ سِکیورِٹی کَوٚنٛسٕل پَزِ اَسہِ یو نو اَتھ ٹَچَس منٛز اَنُن کہِ تِم ہیٚکن اَسہِ یِم چیٖز سوسَایٚٹِی منٛز چھِ یِمے چیٖز یِم أسۍ مطلب یہِ کرٛایِم رَیٹ ہیٚکن کم کٔرِتھ کینٛہہ سِکیورِٹی گژھِ آسٕنۍ أسۍ بَڑٕ اَصٕل تہٕ یۄس اَسہِ وٕنکؠن کَنٹری منٛز چھِ کرایِم گژھَن زیادٕ فار ایٚگزامپٕل مطلب گرلٕز یا ووٗمؠنٕز یِمَن سۭتۍ چھُ یِمَن زیادتی کَرنہٕ یِم کرٛایم چھِ گژھان یا ژوٗرٕ چھِ گَژھان یا کَتلہٕ گارَت چھِ گژھان سوسَایٚٹِی منٛز یا تہٕ یِم کرٛایِم چھِ وٕنکؠن عام زیادٕ تہٕ یِمن کرٛایمَن سۭتۍ ڈیٖل کرنہٕ خٲطرٕ چھِ اَسہِ وٕنکؠن سِکِیورِٹی گۄڈٕنیٚتھ کَرٕنۍ سِکیورِٹی ہایَر کَرٕنۍ یا سِکیورِٹی اِن ٹچ تھاوٕنۍ پَننہِ سوسَایِٹی منٛز تہِ پَننہِ سٹیٹہِ منٛز تہِ پَننہِ کَنٹری منٛز تہِ یِم ہیٚکؠن ڈیٖل کٔرِتھ یِم ڈیٖل ہیٚکؠن کٔرِتھ اَتھ کرٛایمَس سۭتۍ یا اسہِ پزِ یہِ وَالَنٛٹِیَرلِی وَالَنٛٹِیَرلِی پزِ اَسہِ مطلب یِم سِٹٮ۪پٕس نِنۍ یُس یہِ یِمو سۭتۍ کرایِم گژھِ کم سوسَایِٚٹِی منٛز وارِہَو مطلب اؠنٛگلو چھِ کرایِم گژھَن سوسَایِٚٹِی منٛز وٕنٛکؠس یا واریَہو ایٚنٛگلو چھِ کرٛایم گژھان وٕنٛکؠن کَنٹریٖزَن منٛز تہٕ یِمَن سۭتۍ ڈیٖل کَرنہٕ خٲطرٕ چھِ اَسہِ گۄڈنؠتھٕے وٕنکؠن گۄڈنؠتھٕے مؠنٹَل مؠنٛٹلی گژھِ اِنسان آسُن مؠنٛٹلی گژھِ اِنسان آسُن فِٹ کیٛازِ ییٚمہِ ساتہٕ اِنسان کُنہِ تہِ مطلب کامہِ سۭتۍ بِزی روزِ تٔمِس یِن نہٕ یِم خیالات دؠماغَس منٛز کینٛہہ کہِ بہٕ کَرٕ ہُہ کار تہٕ بہٕ کَرٕ یہِ کار تہٕ یِم چیٖز چھِ گژھان اَوے کی بَےٚ روزگٲری چھِ زیادٕ یا وٕنکؠن گوٚو مطلب بےٚ روزگٲری چھِ زیادٕ تمہِ سۭتۍ گٔے وٕنکؠن مطلب یِم یوٗتھ چھِ تِم گٔے شرابَس کُن تِم گٔے چرسَس کُن تِم کُن تِم لٔگۍ نَشہٕ کَرٕنۍ ییٚلہِ نَشَس منٛز اِنسان روٗد تِمے چھِ کرَان پتہٕ یِم کرایِم تِمن چھِنہٕ اَتھِ پَتہٕ کینٛہہ أسۍ کیاہ چھِ کرَان یا اَسہِ کیاہ چھُ کَرُن تَوے پزِ أسۍ گۄڈٕنیٚتھ وٕنکیٚس مطلب مِٮ۪نٹٕلی گژھان انسان آسٕنۍ فرِی مؠنٹلٕی گژھان انسان آسٕنۍ مطلب فِٹ یا ہِیَلدِی یِم زَن پننؠن کامؠن سۭتۍ بِزِی روزِن اَدروایِز مطلب وٕنکؠن چھِ بَے روزگٲری زیادٕ اِنسان چھُنہٕ مطلب اِنسانَس چھنہٕ کانٛہہ تہِ آسان کٲم کینٛہہ سُہ چھُ بِہِتھ آسان بِہِتھ ہیٚکہِ سُہ بِہِتھ سُہ چھُ کران سُہ چھُ گژھان نَشَس کُن نَشکُن پَتہٕ چھُ گژھان سُہ کرایِمَس کُن کیازِ تٔمِس چھِ نیٖڈٕ زیادٕ بَڑان تٔمِس چھِ مطلب یُس تٔمِس اِنٛکَم گژھِ آسان سۄ چھَنہٕ آسان کینٛہہ تٔمۍ سٕنٛدۍ نیٖڈٕس چھِ زیادٕ بَڑان مگر اِنٛکَم چھِنہٕ آسان کینٛہہ تہٕ تَوَے چھُ سُہ کَرَان پَتہٕ مطلب تِم سٹیپٕس نِوَان ژوٗر کارَن یا کانٛہہ تِژھ کٲم کَرَان یُس اَسہِ وَنَان چھِ أسۍ کرٛایِم چھِ گژھَان مطلب سٹیپٕس نِوان سُہ ہیٚکہِ پگاہ مٲرِتھ تہِ کٲنٛسہِ قتٕل تہِ ہیٚکہِ کٔرِتھ سُہ کٲنٛسہِ یا ژور تہِ چھُ ہؠکان سُہ کٔرِتھ یِمے چیٖز چھِ گژھان اَسہِ وٕنکؠس مطلب اَمہِ خٲطرٕ پے أسۍ ییٚتہِ پَزِ اَسہِ گۄڈنؠتھٕے کَرٕنۍ کَونٛسٕلِنٛگ مطلب یُس اَسہِ یوٗتھ چھُ یِم گژھان گۄڈٕنیٚتھٕے روزٕنۍ سٹے اوَے فرٛام ڈرٛگٕس تہٕ تَمہِ پَتہٕ گژھِ اَسہِ آسٕنۍ مطلب یِہٕنٛدِ خٲطرٕ گژھِ آسٕنۍ اَسہِ کیٛاہ جاب ارینٛجمینٛٹٕس تِہِنٛدِ خٲطرٕ گژھن جاب آسٕنۍ أسۍ یِم أسۍ بزی روزَان یِمَن جابَن منٛز یِمَے چیٖز چھِ یِم سۭتۍ أسۍ ڈیٖل ہؠکو اَتھ کرایمَس سۭتۍ کٔرِتھ یا کرایِم رَیٹ ہیٚکو أسۍ ڈِکریٖز کٔرِتھ یہِ اَتھ کَنٹری منٛز بیٚیہِ چھِ اَسہِ فٔسٹ آف آل گژھِ اَسہِ سِکِیورٕٹِی آسٕنۍ مَینٛٹَین سِکِیورٕٹِی گژھِ آسٕنۍ أسۍ اَلٲرٕٹ تہٕ بیٚیہِ گژھِ پَنِشمِٮ۪نٛٹ یِنۍ دِنہٕ یِم کرٛایم کٔرِتھ اگر اِنسان اَکھ غَلطی کَرِ تٔمِس گژھِ تَمے پَنِشمِٮ۪نٛٹ گژھٕنۍ کہِ دوٚیِم ہیٚکہِ نہٕ سۄ غلطی کٔرِتھ کینٛہہ دیٖز آر دَ مَین سٕٹیپٕس باے وِچ وی کَین ڈیٖل

تھیٚنٛکِیوٗ وَیرِی مَچ